اَسہِ ہسا چھِ واریاہَن پرٛانہِ زمانَس منٛز ہَسا چھِ واریاہ ہِسٹورِک یِمَے ہِسٹِرٛی مطلب منٛزٕ موٗجوٗد چھِ ڈاکٹر ذاکِر نایک چھِ ییٚمہِ ہَسا اَسہِ یہِ اٮ۪جُکیشنَس پٮ۪ٹھ اَکھ زور دیُت سُہ ہا چھِ اَسہِ ہِسٹٕریَس منٛز موجوٗد تٔمِس ہَسا چھِ أسۍ اَکھ فرٛاڈ کَران تٔمۍ ہَسا ووٚن کِتھ کٔنۍ ہَو ٹُہ مطلب اٮ۪جُکیشَن کٔرِو ہَو ٹُہ ایٖٹ کٔرِو ہَو ٹُہ کھیٚیِو چیٚیِو کِتھ کٔنۍ ہَو ٹُہ لایِک کٔرِو زِندگی مَنٛز پٕلے کِتھ کٔنۍ کٔرِو گِنٛدِو کِتھ کٔنۍ بَتہٕ کِتھ کٔنۍ کھیٚیِو واریاہ واریاہ صلاحیت ہَسا چھِ تٔمۍ دِژمَژٕ اَسہِ خٲطرٕ اٮ۪جُکیشنَس مُتعلِق یُس ہسا واریاہ ہِسٹِرٛی واریاہ واریاہ اَمہِ وَرٲے ہَسا چھِ واریاہ ہِسٹِرٛی ہِسٹٔریَس منٛز موٗجوٗد اَکبر چھُ یہِ اَکبر چھُ جہانگیٖر چھِ ییٚمہِ ہَسا اَسہِ واریاہ مومٮ۪نٛٹہٕ کَرِمَژٕ یَتھ ہِسٹورِکَل منٛز مومٮ۪نٛٹٕس تِم ہَسا ٲسۍ واریاہ بٔڑۍ لیٖڈٲرٕس ٲسۍ اَکبر اوس شاہہِ جہاں اوس مطلب